کۄلگٲمۍ ضِلعس منٛز چھِ ساروی کھۄتہٕ زیادٕ یِوان وَونہٕ دا دانہِ بیٚیہِ چھِ یِوان ژوٗنٛٹھۍ بیٚیہِ واریاہ قٕسمٕچ سبزی تہٕ بیٚیہِ واریاہ قٕسمٕکۍ مٮ۪وٕ تِم ہَسا چھِ یِوان واریاہ ضٔروٗری تہِ یِوان ماننہٕ تِکیازِ تَمہِ سۭتۍ ہَسا چھِ تَمہِ کۄلگامہِ ڈِسٹرکُک مطلب واریاہَن لُکَن ہُنٛد روزمراہ زنٛدگی پکان تِکیٛازِ تِم ہسا چھِ تِم ژوٗنٛٹھۍ تِم سبٕزی تِم سُہ توٚمُل باقیَن جایَن واتناوان ییٚمہِ سۭتۍ تِمن پونٛسہٕ چھِ مِلان تہٕ تِم چھِ پنٕنۍ زندگی گُزاران تہٕ بیٚیہِ ہسا چھِ تَتہِ واریاہ قٕسمٕکۍ دالہٕ یِوان وَونہٕ تہٕ تِم چھِ پَتہٕ یِوان واریاہَن علاقَن منٛز واتناونہٕ ساروٕے کھۄتہٕ زیادٕ یِم ہَسا تَتہِ چھِ یِوان ڈِمانڈ ساروٕے کھۄتہٕ زیادٕ ییٚمِچ تَتہِ یہِ چھِ تِم ہَسا گٔے ژوٗنٹھۍ کۄلگٲمۍ ژوٗنٛٹھۍ تِم ہَسا چھِ واریاہ مشہوٗر تہٕ تِم ہَسا چھِ یِوان مطلب باقیَن جایَن تام تہِ واتناونہٕ یُس ہَسا ساروٕے کھۄتہٕ زیادٕ یِم ہَسا یِم گرٛینہٕ یِم دالہٕ والہٕ یا بدل کینٛہہ یِم کِتھ پٲٹھۍ چھِ یِوان گۄڈٕ ہَسا چھِ یِوان بیول یِوان وَنہٕ تَتھ ہَسا چھِ پَتہٕ مِثال اگر أسۍ دانبیلٕچ کَتھ کَرو سُہ کِتھ پٲٹھۍ یِوان مطلب دانہِ وانہِ سُہ کِتھ پٲٹھۍ چھِ بنان گۄڈٕ ہسا چھِ بیول یِوان ترٛاونہٕ دانہِ زٔمیٖنَس منٛز تَتہِ ہسا چھِ پتہٕ نے کھسان تھل تَس تھل ہسا چھِ پَتہٕ یِوان تَمہِ منٛز کَڑنہٕ پَتہٕ چھِ یِوان زٔمیٖنَس منٛز وَونہٕ زٔمیٖنَس منٛز کرنہٕ پَتہٕ ہسا چھِ اَکہِ دۄیہِ ترٛیٚیہِ ریٚتھۍ تتھ داں کھسان پَتہٕ ہسا چھُ یِوان سُہ لوننہٕ تہٕ یِتھ پٲٹھۍ چھِ أسۍ حٲصِل کَران تہٕ بیٚیہِ ہسا چھِ ییٚمہِ ساتہٕ توٚمُل ییٚمہِ ساتہٕ أسۍ وَنان چھِ توٚمُل سُہ ہَسا چھِ یِوان زیادٕ کَتھ موسمَس منٛز یِہوٚے سہ مطلب گرمہٕ کِس موسمَس منٛز یِوان وَ وۄپداونہٕ تاکہِ آب تہِ گژھِ آسُن ضروٗری تَمہِ خٲطرٕ مطلب کہِ یِہوٚے جوٗن جُلیَس منٛز چھُ سُہ یِوان وَونہٕ بیٚیہِ ہسا یہِ ژوٗنٛٹھۍ ووٗنٛٹھۍ چھِ یِم تہِ ہسا چھِ یِوان سَمرسٕے منٛز اَنان تہٕ پَتہٕ چھِ یِوان یِم یِتھُے دانہِ چھِ مطلب لونان تَمہِ پَتَے ہسا چھِ پَتہٕ ژوٗنٛٹھۍ تہِ یِوان والنہٕ تہٕ بیٚیہِ بیٚیہِ ہسا یُس ہسا یہِ بیٚیہِ ہسا یُس مَسٹٲڈ چھُ یعنی کہِ یُس تِلہٕ گۄگُل چھُ سُہ ہسا چھُ یِوان وِنٛٹر کراپ ماننہٕ مطلب کہِ سُہ ہسا چھُ یِوان وَندَس منٛز وَندَس منٛز وۄپداونہٕ تہٕ پَتہٕ چھُ سُہ یِوان ژَٹنہٕ کَتھ منٛز مارچَس منٛز مارچس منٛز تہٕ یِتھ یِم ہسا چھِ کیٚنٛہہ تِم قٕسٕم یِم ہَسا کۄلگٲمۍ ڈِسٹرک کۄلگٲمۍ ضِلعَس منٛز مشہوٗر چھِ